گاندربَل ڈِسٹرکَس منٛز گاندربَل ڈِسٹرکَس منٛز چھِ واریاہ ٹایپٕکۍ ہوسِنگ اوپشنٕز ایٚولیبٕل یَتھ منٛز چھُ زَنہٕ ٹریڈِشنل ہوسِز چھِ آسان یِم زَن پرانہِ زَمانہٕ تِم میٚژِو مَکانہٕ چھِ آسان تمِ چھِ آسان بَنیے مۭتۍ یا تہِ ماڈٲرٕنۍ ماڈٲرٕنۍ ہوسِز یِم کِتھ پٲٹھۍ چھِ آسان بِنے مٕتۍ یِم زَن ٲسۍ سیٖمَٹھ تہٕ سیٖمَٹھ سیرِ یِم زَن یِم زن ٹریڈِشنل مکانہٕ چھِ تِم چھِ آسان بَنے مٕتۍ کَمِکۍ میژِ ہِندۍ میژِ ہنٛدۍ آسان تِم بَنے مٕتۍ تِمے آسان یم تَمہِ وَرٲے چھِ یِم مکان آسان یَتھ آسہِ سن اکھ سِٹوری دار مطلب اکوٚے پوٚہر آسہِ یا تہٕ آسن ٹوٗ سِٹوری دار زٕ پوٚہر دار یا آسن ترٛےٚ پوٚہر دار زیادٕ تر چھِ آسان یہِ زَن مکان چھِ یہِ چھِ آسان اَسہِ زٕ پوٚہر دار پٮ۪ٹھٕ کٔنۍ چھُس آسان کُنُے ہال کیازِ کہِ یِم زَن یُس زَن خاندر واندر خٲطرٕ سُہ ہال تہٕ ییٚتہِ خاندر واندر چھِ آسان یا مَرُن زیوٚن چھُ آسان سُہ ہال چھُ لگان فَنگشن کرنہٕ خٲطرٕ واریاہ زیادٕ ضروٗرت بیٚیہِ یِم زَن مکان چھِ آسان کٔشیٖرِ یِم زَن گاندربَل ڈِسٹرکَس منٛز مکان چھِ تَتھ چھِ عام طور پٲٹھۍ آسان أندٕرۍ کِنۍ پیٚنلِنگ یُس زَن مکان چھُ آسان تَتھ چھُ آسان أندٕرۍ کِنۍ پیٚنلِنگ کٔرِتھ بیٚیہِ یُس زَن ہیر چھِ آسان تَتھ چھِ آسان وُڈ فٕلورِنگ کٔرِتھ بیٚیہِ چھِ تَتہِ عام طور پر بَناوان ہَمام کیازِ کہِ یِم زَن نہٕ کٔشیٖر ہِندۍ یُس زن کٔشیٖر ہُنٛد ٹیمپریچر چھُ سُہ چھِ سارنٕے پَتہ کوٗتاہ زیادٕ کَم چھِ گژھان وَندَس منٛز تَمہِ وجہہ چھِ أسۍ پیٚنلِنگ وینلِنگ چھِ اس لیے کران پیٚنلِنگ گٔے سۄ لٔکرِ ہِنٛز آسان بنٲیتۍ تِم پینلِنگ آسان بَنٲیِتھ تِمے آسان تِم لَبَن لگٲیِتھ گۄڈٕ آسان یِم گۄڈٕ آسان سیرٕ وار کٲلتھ تَمہِ پَتہٕ کران پیٚنلِنگ بیٚیہِ چھِ ہَمام بَناوان کیازِ کہِ ہَمامَس منٛز چھ زیُن ویُن زالان وَندَس منٛز تہٕ سُہ چھُ وُشنیر دِوان بیٚیہِ چھُ آسان ییٚتہِ بُخارِ تہِ بُخارِ ہُند ایٚرینجمیٚنٹ تہِ چھِ آسان واریاہ زیادٕ گاندربَل ڈِسٹررکَس منٛز تَمہِ وَرٲے یُس زَن مَکانہٕ چھِ ییٚتہِ پٮ۪ٹھ کَنۍ چھُ آسان پَش پٮ۪ٹھ کنۍ چھُ آسان پَش کٔرِتھ بیٚیہِ چھُ آسان اِنوٲٹر خٲطرٕ سولر پینَل لگٲوِتھ کیازِ کہِ وَندَس منٛزچھُنہٕ آسان پاور کِہینۍ اَگر تاپھ آسہِ تَمہِ وجہہ سۭتۍ گژھِ اِنوٲٹر چارٕج یُس زَن گاندبَلُک مکانہٕ چھُ یہِ چھُ واریاہ زیادٕ خوٗبصوٗرت واریاہ واریاہ واریاہ زیادٕ خوٗبصوٗرت تہِ چھُ با باقیو علاقو کھۄتہٕ بیٚیہِ چھِ آسان یِمن بٔڑۍ بٔڑۍ آنگَن آنگن تہِ گاڑِ خٲطرٕ آسان پارکِنگ تہِ یِمن چھِ آسان ییٚتہِ واریاہ زیادٕ بیٚیہِ تہِ زیادٕ خوٗبصورت چھِ بَنان وۄنۍ اَگر یُس زَن ییٚتہِ ییٚتہِ چھِ ییٚتہِ چھِ سینٹرل یونیورسِٹی چھِ ییٚتہِ گاندربَلس منٛز بیٚیہِ چھِ فِزِکل کالج تہٕ بیٚیہِ ڈِگری کالج بیٚیہِ چھِ ییٚتہِ پالِٹیکنیٖک کالج بیٚیہِ چھُکھ اکھ اِنجینیرِنگ کالج دیُتمُت ییٚتہِ گاندربَلس تٔمۍ تَتھ خٲطرٕ کیاہ چھُ تَتھ خٲطرٕ کیاہ چھُ یِمس زَن لوکل لُکھ چھِ آسان تِم تتٮ۪ن نزدیٖک نَزدیٖک بَسان چھِ تِم چھِ دِوان پَنٕنۍ زَن مکانہٕ چھِ تِم چھِ رینٹَس پٮ۪ٹھ دِوان یا چھِ تِم پی جی دِوان یا تہِ چھِ تِم پوٗرٕ مکانہٕ بَناوان ہوسٹل تہٕ پانہٕ الگ الگ مکانہٕ بَناوان تَتھ خٲطرٕ چھِ دِوان پوٗرٕ ہوسٹل یا تہِ کورٮ۪ن خٲطرٕ یا تہِ لٔڑکَن خٲطرٕ یا تہِ نیبرٕ پٮ۪ٹھ چھِ یِوان فیملی ویملی مطلب جاب سِلسِلس منٛز چھِ یِوان نیبرٕ پٮ۪ٹھ مطلب جیمہِ پٮ۪ٹھ یا باقٕے علاقو پٮ۪ٹھ یِوان مطلب یِتھ پٲٹھۍ یِم یور بِہارٕکۍ چھِ یِوان یا یوٗ پیِکۍ چھِ یِوان یور موٚزوٗرۍ کرنہِ یا سژٕ کٲم کرنہِ یا رَنگ کرنہِ یا رَنگ روگَن کرنہِ تِمن خٲطرٕ کیاہ چھُ کران تِمن خٲطرٕ چھِ آسان الگ مَکان بَنٲیمٕتۍ یِم یِمن کِرایہِ پٮ۪ٹھ دِوان چھِ شُرین خٲطرٕ چھُ آسان الگ ہوسٹل بَنٲوِتھ کِرایہِ باپتھ یا تہِ چھِ یِمن شُرین دِوان پی جی تہِ تاکہِ تِمن پیٚیہِ نہٕ پانے رَنُن وَنُن کِہیٖنۍ تہِ اَگر وۄنۍ کانٛہہ زَن اِنسان آسہِ سُہ رَٹہِ اکھ لۄکُٹ مَکانہٕ کِرایہِ پٮ۪ٹھ یہِ کرِ ڈِپینڈ کَتھ پٮ۪ٹھ تِمن کوٗتاہ رینٹ آسہِ کران کَتھ پٮ۪ٹھ ڈِپینڈ تِم کۭتیہہ بٲژ آسن تِم کۭژاہ کَمرٕ رَٹن رینٹَس پٮ۪ٹھ اَگر وۄنۍ تِم اکھ یا زٕ کَمرٕ رَٹن رینٹَس پٮ۪ٹھ تِمن چھِ کَم سے کَم پیٚوان شیٚے ساس رۄپییہِ دِنۍ رینٹَس شیٚے ساس رۄپییہِ دِنۍ رینٹَس اَگر تِم زٕ کَمرٕ رَٹَن وۄنۍ اَگر تِم پوٗرٕ مَکانٕے رَٹن کِرایہِ پٮ۪ٹھ تیٚلہِ پیٚیَکھ تیلہِ آسیکھ دہ ساس تامَتھ رینٹ دِنۍ یِم زن سکوٗل شُرۍ چھِ تِمن چھِنہٕ زیادٕ رینٹ ہیٚوان کِہینۍ یِم نیبرٕ پٮ۪ٹھ یِوان چھِ یو پی بہار پٮ۪ٹھ یِوان یِم موٚزوٗرۍ کرنہِ یور تِمن چھِنہٕ زیادٕ رینٹ ہیٚوان کِہینۍ تِمن چھِنہٕ زیادٕ رینٹ ہیٚوان کِہینۍ تِمن چھُ پَنداہ شیٚتھ رۄپیہِ زٕ ساس رۄپیہِ أکِس کَمرَس کیازِ کہِ تِم چھِ آسان بِچٲرۍ آمٕتۍ اَمے خٲطرٕ اس لیے چھِنہٕ تِمن زیادٕ ظلُم کران ییٚتہِ کِہیٖنۍ تِمن چھِ دِوان اَصلِس یُس زَن اَصٕل یُس چھُ تٔتھۍ اَصٕلِس ریٹَس پٮ۪ٹھ دِوان تِمن کَمرٕ رینٹَس پٮ۪ٹھ تِمن چھِ پَتہٕ پَنٕنۍ مرضی تِم اکھ نَفر روزن تَتہِ زٕ نفر روزن ترٛےٚ نَفر روزَن تَتہِ ترٛےٚ نَفر یِم یہِ چھےٚ پَنٕنۍ مرضی تہٕ فیملی ہیٚتھ یہِ نہ یا کُنی زٔنۍ یہِ نہ پَنٕنۍ مرضی شُرین شُرین چھِ پی جی تہِ دِوان ہاں اَلبتہ اَگر پی جیَس منٛز روزن کورِ تِمن چھِ ہیٚوان سَتھ ساس تامَتھ رینٹ کیازِ کہِ یِمن چھِ کھیٚن چیٚن سورُے کیٚنہہ دوان تورے بیٚیہِ چھِ تِمن سِنگٕل سنگٕل کَمرٕ دِوان پی جیس منٛز ہوسٹَلس چھُنہٕ روزان یِیٖژاہ رینٹ کیٚنٛہہ ہوسٹلَس چھُ روزان زٕ ساس ترٛےٚ ساس بیٚیہِ چھِ بیٚیہِ چھِ یہِ اَتھ پٮ۪ٹھ تہِ کران ڈِپینڈ کہِ اَگر کانٛہہ غریٖب شُر آسہِ تٔمِس چھِ نہٕ اَتھ پٮ۪ٹھ رینٹ ہیٚوان کِہیٖنۍ تِم چھِ فری یس منٛز دِوان کَمرٕ یا اَگر ہینَس تہِ تیٚلہِ ہینَس واریاہ کَم تٔمِس چھِنہٕ زیادٕ ہیٚوان رینٹ کِہیٖنی نہٕ آ ییٚتہِ چھِ واریاہ زیادٕ ہوسِنگ اوٚپشنٕز ایٚولیبٕل کٔمَن خٲطرٕ یِم زَن اورٕ یِوان چھِ یور یِوان چھِ کٲم کرنہٕ خٲطرٕ یا یِم یور یِوان چھِ پَرنہٕ خٲطرٕ تِمن چھِ واریاہ زیادٕ اوپشَنٕز ییٚتہِ یَتھ خٲطرٕ کیازِ ییٚتہِ چھِ تِمن ییٚتہِ ہیٚکَن تِمن ہوسٹَل تہِ مِلِتھ ییٚتہِ ہیٚکَن تِمن پی جی تہِ مِلِتھ ییٚتہِ ہیٚکَن تِمن الگ الگ کَمرٕ تہِ مطلب یِم زَن گرِ چھِ آسان کَمرٕ تِم ہیٚکن تِم تہِ رٔٹِتھ یا تہِ چھُ آسان یِمن ییٚتہِ کالجُک ہوسٹل تہِ ہیٚکہِ یِمن مِلِتھ لُکن پَنٕنہِ کالجہِ وولجہِ ہوسٹل چھُ آسان پَنُن تِمن تہِ سُہ تہِ ہیٚکیکھ مِلِتھ یا تہٕ کُواٹرن منٛز ہیٚکَن تِم ہیٚکن تَتہ تہِ بٔسِتھ یِتھٕے کنۍ چھِ یِمے یِمٕے چیٖز چھِ ییٚتہِ یِمن دِوان روزنہٕ خٲطرٕ بیٚیہِ ییٚتہِ چھُ اکھ چیٖز ییٚتہِ زَن مکان یِم بَناوان چھِ تِمن چھُ آسان برونٛہہ کَنۍ آنگُن آنگنَس منٛز چھِ بَناوان واریاہ زیادٕ پارَک اَصٕل بیٚیہِ یُس زَن ہوسِنگ رینٹ چھِ سُہ کَتھ پٮ۪ٹھ سُہ کران بیٚیہِ یَتھ پٮ۪ٹھ ڈِپینڈ کہِ یُس زَنہٕ مطلب تِمو کَمرٕ روٚٹ سُہ کَتھ جایہِ روٚٹ تِمو فار ایٚکزامپٕل اَگر تِم مین ٹَونَس منٛز رَٹن کَمرٕ یا کینٛہہ گاندربَلَس مین ٹونَس منٛز رَٹن کَمرٕ تہِ گژھِ تِمن دروٚگ اَلبتہٕ اَگر تِم اَوُٹ سِکٲٹِس آف گانٛدربل منٛز یِم زَن یِم چھِ ٹونہٕ کھۄتہٕ یِم زَن باقٕے باقٕے ایریا چھِ اَگر تِم تَتہِ نِنۍ تَتہِ گژھِ تِمن واریاہ زیادٕ تَتھ تہٕ ییٚتہِ کانٛہہ مین گاندربَلَس تہٕ ہُتھ گژھِ واریاہ زیادٕ فرق ریٹہِ کیازِ کہِ یُس زَن مین گاندربَل چھُ یہِ چھُ ییٚتہِ چھُ سورُے کیٚنہہ ایٚولیبٕل ییٚتہِ چھُ ٹُوینٹی فور اِن ٹو ٹُوینٹی فور سیوَن پاور آسان آب آسان آب چھُنہٕ گژھان ییٚتہِ کِہیںی تہِ بیٚیہِ یِم زَنہٕ دُکان تہِ چھِ ییٚتہِ نَزدیٖک ڈِسپینسٔری تہِ چھکھ ہاسپِٹل تہِ چھُکھ نزدیٖک اس لیے چھِ ییٚتہِ یُس زن رینٹ چھِ گژھان مین ٹونٕچ سۄ چھےٚ گژھان واریاہ زیادٕ ایز کَمپیٲڑ ٹوٚ کٕمن یِم زَن باقٕے علاقہٕ چھِ باقٕے مطلب یتھ پٲٹھۍ باقٕے دوٗر دوٗر جایہِ چھِ تَمہِ کھۄتہٕ گژھِ واریاہ زیادٕ کَم کیازِ کہِ ییٚتہِ چھِ یِمن ہر کانٛہہ فیسَلٹی ایٚولیبٕل آسان ٹرانَسپوٹ فیسَلٹی چھےٚ آسان اَصٕل پٲٹھۍ ایٚولیبٕل ٹُوینٹی فور اِن ٹوٚ سیوَن یِم کھسن کُنہِ تہِ گاڑِ یِم واتن گاندربل ٹونَس منٛز اتھ چھنہٕ گژھان ٹرانپورٹٕچ کہٕنۍ تہِ دکت اَمہِ علاوٕ ییٚتہِ چھِ یِمن ڈِسپینسٔری تہِ گاندر مین گاندربَلس منٛز بیٚیہِ چھِ یِمن ییٚتہِ ہاسپِٹل تہِ نزدیٖک بیٚیہِ چھِ آسان یِمن ٹرانَسپوٚٹ فیسلٹی تہِ اَصٕل اَتھ چھےٚ نہٕ یِوان کٔہینۍ تہِ دِکٹ ٹرانَسپوٹَس منٛز تہِ کِہینۍ تہِ بیٚیہِ زَن یِم مارکیٹ چھِ کھٮ۪ن چٮ۪ن آسہِ یِمن انُن کینٛہہ آسیٚکھ سُہ چھُکھ نہٕ درو کیٚنہہ سُہ چھُ نزدیٖک اس لیے چھُ گژھان یُس زن مین ٹون چھُ تِم چھِ گژھان زیادٕ ایز کَمپیٲڑ ٹوٚ یِم زَن باقٕے علاقہٕ آسن باقٕے علاقَن منٛز چھِ تِمن یہِ پرابلِم گژھان تِمن چھِنہٕ آسان ٹُوینٹی فور اِن ٹوٚ سیوَن اِلیکٹرکسٹی کِہینۍ تہِ تِمن آسہِ وِنٹرَس منٛز چھِ آسان تَتہِ وٲرۍ پاورَس پاور چھُنہٕ آسان برابر کِہینۍ تہِ آب چھُکھ آسان لیکِن پاور چھُکھ نہٕ آسان برابر کِہینۍ بیٚیہِ اَگر تِمن کانٛہہ چیٖز ضروری چیٖز آسہِ انُن تِمن چھُ پیٚوان تَتھ خٲطرٕ مین گاندر بَل یُن تَمہِ موٗجوٗب تِمن تَتہِ گژھان رینٹ کَم کیازِ کہِ تَتہِ چھُ آسان تھوڑا گام گام آیہِ تہٕ تَمہِ چھِ گژھان یَپٲر رینٹ واریاہ زیادٕ کَم